السلامُ علیکُم ٹھیٖک پٲٹھۍ چھُو حظ اَصٕل پٲٹھۍ حظ تُہۍ چھُو حظ فایَر سِٹیشنہٕ پٮ۪ٹھ اَسہِ حظ ہیوٚتُن ییٚتہِ گرٕ وٲلِس أکِس نار أسۍ چھِ قصبہ یارٕ پٮ۪ٹھ تُہۍ وٲتِو حظ جلدی پَہم اہن حظ آ کۄلہٕ چھِ ییٚتہِ واریاہ تہٕ ییٚتہِ چھِ واریاہ کۄلہٕ تُہی تُہٕنٛدٕے چھِ تٲر یِنٕچ مگر جلدی پَہم حظ جلدی نار چھُ خطرناکھ خطرناکھ چھُ نار وَلہٕ حظ ٹھیٖک چھُ أسۍ چھِ سَڑکہِ پٮ۪ٹھٕے تہٕ یہِ چھِ تھوڑا اَندَر کُنٕے تہٕ تۄہہِ نَنِوٕ تۄہہِ اور چھِنہٕ سٲرسی لٔجمٕژ پَے تۄہہِ نَنِوٕ وَل حظ ٹھیٖک جلدی پَہم وَل حظ ٹھیٖک چھُ اہن حظ آ وَل حظ ٹھیٖک چھِ أسۍ چھِ پانہٕ کَران کوٗشِش نار ژھیٚورانٕچ مَگر ییٚتہِ چھُنہٕ اَندان کِہیٖنۍ تُہۍ وٲتِو جلدی پَہم اَسہِ لٲگۍ پانہٕ تہِ موٹَر ووٹَر تُہۍ وٲتِو جلدی پَہم اہن حظ زیادَے یہِ چھُ خطرناکھٕے یِمَن چھُ گیس ویس اَتھ چھِ أتھۍ چھِ ہیوٚتمُت زیادٕ چھُ گیسٕے وَنہِ وَنہِ چھُ اَتہِ گیس سِسٹَم بیٚیہِ چھُ پاوَر زیادٕ سِسٹَم یِمَن چھُ اَتھ زیادَے پَہم بیٚیہِ چھِ یہِ تھوڑا لٔکرِ ہِنٛدُے مکان اَتھ چھِ تَوَے زیادٕ نار وَلہٕ حظ ٹھیٖک